أسۍ چھِ کشمیٖری ڈایلیکٹ یوٗز کَرَان واریاہو مطلب ڈِسٹرکو ڈِسٹِرک ٹُو ڈِسٹرک چھِ چینج گژھان اِوٕن کہِ ڈِسٹرکَس منٛز چھِ ڈِفرَنٛٹ ڈایلیکٹ یوٗز کران ڈِفرنٛٹ پٕلیسَن پؠٹھ تہٕ سون یُس مطلب ساوُتھ تَتھ چھُ الگ ڈایلؠکٹ نارتھَس چھُ الگ تہٕ سٲنِس ڈِسٹِرکَس چھُ الگ